مےٚ چھُ اوٚنمُت پٔتمہٕ پھِرِ جاکیٚٹ جعمہ ویو مال منٛز تہٕ یُس زن پیوٗما کمپٔنی ہنُد جاکیٚٹ چھُ یُس زن پانٛژن ساسن رۄپین چھُ مےٚ اوٚنمُت تہٕ تتھ گٔے برابر پانٛژھ ؤرۍ تہٕ جاکیٚٹس چھُنہٕ وُنہِ رنگ تہِ چینج گژھان کیٚنٛہہ تہٕ جاکیٚٹ چھِ پنٕنۍ وشنیرہن اصٕل دِوان بیٚیہِ چھُ واریاہ لوٚت جاکیٚٹ تہٕ ونٛدس منٛز چھُنہٕ مےٚ پیٚوان کانگر تہِ ضرورت کیٚنٛہہ ییٚلہِ بہٕ سُہ جاکیٚٹ چھُسن لاگان تہٕ اگر بہٕ کُن پژھلٲزِی تہِ گژھان چھُس بہٕ چھُسَن ہیٚکان سُہ اصٕل پاٹھۍ تور تہِ نتھ بیٚیہِ اگر بہٕ دفتر تہِ چھُس گژھان تور تہِ ہیٚکان چھُسن اصٕل پاٹھۍ نِتھ تہٕ یہِ جاکیٚٹ چھُ واریاہ زبَردست یہِ چھِ ہیٚکان اصٕل پاٹھۍ گٔرِ تہٕ لاگتھ تہٕ بیٚیہِ چھِ اتھ وُشنیرہن تہِ واریاہ زبردَست